أکۍ مشہوٗر ڈانسَرَن چھِ آسان پنٛنہِ زِندٕگی منٛز واریاہ زیادٕ مُشکل سَفر گُزورمُت تہٕ سُہ چھِ آسان تَتھ مُقامَس پٮ۪ٹھ ووتمُت تہٕ بیٚیہِ یُس وۄنۍ گُڈ ڈانسَر چھِ آسان مطلب اَکھ اَصٕل ڈانسَر چھِ آسان تٔمِس چھِ آسان واریاہ سَفر پنٛنہِ زِندٕگی منٛز ژَٹُن تٔمِس چھِ آسان واریاہ وٕنہِ بروںٛہہ پَکُن تہِ اَکھ مشہوٗر ڈانسَر بَننہٕ خٲطرٕ تہٕ وۄنۍ یُس مشہوٗر ڈانسَر چھِ آسان تٔمۍ چھِ آسان پَنٛنہِ زِندٕگی منٛز واریاہ زیادٕ مُشکل مُشکل سَفر ژوٚٹمُت تہٕ تَتھ مُقامَس پٮ۪ٹھ ووتمُت تہٕ پَنُن پان مشہوٗر کرنومُت